اَسَلامُ علیکُم ٹھیٖک چھُو حظ شُکُر خۄدایَس کُن تُہۍ ؤنِو حظ مےٚ یہِ تُہۍ چھُو حظ یِم کَتریو بانہٕ کٕنان تُہۍ چھِو حظ تِم مطلب آرڈَر ہٮ۪کان مطلب أسۍ ہیٚکوٕ تۄہہِ آرڈَر دِتھ تُہۍ ہیٚکو ہیٚکِوٕ تُہۍ سون گَرٕ واتنٲیِتھ مطلب آ جی اَسہِ حظ ٲسۍ لار واتناوٕنۍ لار گاندَربَل آ تُہۍ ہیٚکِو سون آرڈَر واتنٲوِتھ اَسہِ حظ ٲسۍ یِم میٚژِو بانہٕ ضوٚرَتھ یِم کَتریو بانہٕ چھِنہٕ آسان اَسہِ ٲسۍ یِمے زٕ ترٛےٚ چیٖز آرڈَر کَرٕنۍ اکھ حظ ٲس اَسہِ یہِ چھِنہٕ حظ آز تِم بَنان تِم کوٗلَر پَتہٕ اَتھ نَلکہٕ لٲگِتھ مگر سُہ چھُ آسان کَتریو اکھ حظ اوس اَسہِ سُہ ضوٚرَتھ بیٚیہِ حظ ٲس مےٚ لَکٕٹۍ کانٛگٕرٕ ضوٚرَتھ شو خٲطرٕ زٕ کانٛگرِ چھِ مےٚ تِم ضوٚرَتھ بیٚیہِ حظ اوس مےٚ گِفٹ اَکھ مطلب کَرُن سُہ گَملہٕ چھُنہٕ حظ دِوان بَناونہٕ کَتریوٗ گَملہٕ تَتھ پٮ۪ٹھ بَنٲیزیٚو تُہۍ مطلب ڈِزایِن چھُنا تُہۍ پانَے بَناوان أتی آ بَنا تَتھ بَناونٲو زیو تُہۍ ڈِزاینَس منٛز یہِ گُڑِنۍ اَکھ مطلب سُہ چھُ مےٚ أکِس فرٛٮ۪نٛڈ خٲطرٕ تَتھ بَناونٲوزیٚو تُہۍ کوٗر یا گُڑِنۍ کینٛہہ بَنٲیِزیٚوُس ڈِزایِن سُہ چھُ مےٚ گِفٹ خٲطرٕ آ جی اَسہِ حظ چھِ یِم ضوٚرَتھ یِم تھٲیزیٚو تُہۍ ؤہمہِ تھٲیزیٚو تُہۍ یِم تَیار آ تُہۍ سوٗزیو یِم اَکہِ بَجہِ سوٗزیو تُہۍ یِم بیٚیہِ حظ ٲسۍ نہٕ بیٚیہِ زٕ ترٛےٚ چیٖز یِنۍ بیٚیہِ چھِنہٕ حظ آسان یہِ بَن یَتھ منٛز کھٮ۪وان چھِ آ نہ تِم تھایہِ تِم تِم تہِ ٲس اَسہِ کَرٕنۍ ژور آرڈَر نہ سورُے چھُ اَسہِ وُہمی ضوٚرَتھ بیٚیہِ کٔرۍ زیٚو کٲم بیٚیہِ سوٗزیو گِلاس ژور کَتریو گِلاس چھِنا آسان تِمَے بیٚیہِ تِم تِم کَولہِ چھِناہ آسان کَتریو کَولہِ تِم تہِ سوٗزیٚو بیٚیہِ چھِ آسان پیٛالہٕ پیٛالہٕ چھُو تُہۍ کٕنان پیٛالہٕ بیٚیہِ سوٗزیو تُہۍ یِم کَتریو ناو چھا یِوان بَناونہٕ شو خٲطرٕ اوس مےٚ شو پیٖس اوس مےٚ ضوٚرَتھ آ بیٚیہِ کیٛاہ چھُو تُہۍ شوپیٖسَس منٛز کٕنان یِہَے مگر کَتریو بَن یَتھ سۭتۍ کٲم چھِ آسان نیٚبرٕ کَنۍ کٔرِتھ رنٛگہٕ سۭتۍ تُہۍ ؤنِو مےٚ بہٕ وَنو تُہۍ کَن اۭں ناو بیٚیہِ ٹھیٖک تُہۍ ؤنِو مےٚ یہِ

اچھا ٹھیٖک تُہۍ ؤنِو مےٚ اِہُنٛد پرٛایِز پرٛایز کیٛاہ چھِ یِمَن گژھان تمی حِساب وَنو اَہن حظ ساروی ؤنِو تُہۍ اَکہِ اَکہِ ؤنِو تُہۍ اۭں کوٗلر کوٗلَر مگر تَتھ چھِ آسان نَلکہٕ تہِ لٲگِتھ کوٗتاہ ترٛےٚ ساس اچھا ساس رۄپیہِ ٹھیٖک بیٚیہِ بیٚیہِ کانٛگٕر اۭں لَکٕٹۍ یُس شوس لَگہِ ٹھیٖک بیٚیہِ اۭں ژور ٹھیٖک بیٚیہِ تِم ٹوٗرۍ پِیالہٕ گِلاسہٕ آ بیٚیہِ اوسو نا وَنان سُہ گِفٹٕچ مےٚ ضوٚرَتھ یہِ گَملہٕ یَتھ منٛز پوش چھِ یِوان تھاونہٕ تَتھ بَنٲیِزیٚو سُہ ڈِزایِن تَتھ کوٗتاہ کھسہِ آ چلو ٹھیٖک بیٚیہِ ؤنِو تُہۍ مےٚ یہِ یُس ناو وَنوا مےٚ تۄہہِ ناو ناو تَتھ آ ٹھیٖک چھُ بیٚیہِ چھُ آسان یہِ سُہ چھُنا یِوان سُہ بیٚیہِ نوٚٹ یَتھ منٛز آب چھُ یِوان تھاونہٕ نوٚٹ آ سُہ تہِ تھٲیزیٚو تُہۍ مےٚ بیٚیہِ ریڈی آ چلو ٹھیٖک چھِ یِم واتنٲیِزیٚو مےٚ پَننہِ ٹایمہٕ پَنٕنِس یَتھ آرڈرَس پٮ۪ٹھ ٹھیٖک چھا چلو ٹھیٖک چھُ بیٚیہِ أنۍ زیٚو تُہۍ بِلگُل اورَے تہٕ تَمہِ حِساب کٔرۍ زیٚو تُہۍ اَتھ ٹوٹَل ووٹَل چلو چلو ٹھیٖک چھُ آرڈَر واتنٲیِزیٚو پَننہِ ٹایمہٕ ہاں چلو چلو بِہِو رۄبَس حوالہٕ